اَسلامُ علیکُم تُہںٛدِ رٮ۪سٹورَنٛٹ پٮ۪ٹھ حظ کَریٛاو اَسہِ آڈَر اَسہِ حظ کَرے اَتہِ موموز تہٕ بیٚیہِ پیٖزا حظ کَرے اَسہِ آڈَر اَتہِ یِم نہ حظ ییٚلہِ حظ یِم ڈٮ۪لِوَر کٔرۍ ڈِلؤری باین تہٕ یِم نہٕ حظ ٲسۍ نہٕ فرٛٮ۪ش کینٛہہ مےٚ حظ کَرے اَتہِ چیک یِم نہ حظ ٲسۍ نہٕ فرٛٮ۪ش کِہیٖنۍ یِمَن حظ ٲس سُہ مٔکٕر سٕمٮ۪ل یِوان یِم نہ حظ ٲسۍ نہٕ تازٕ کِہیٖنۍ تُہۍ کیٛاہ تُہۍ ما سڑیٛامُت مال کٕنان گۄڈٕ ٲسِو وٕچھان کیٛاہ چیٖز دِمو أسۍ میٛانہِ یَتھ اوس موٚکُر مُشُک یِوان گۄڈٕ ٲسِو وٕچھان کہِ تُہۍ ما چھُو اَتھ کینٛہہ اٮ۪ڈ کَران یُس کینٛہہ بیکٕل ماز یُس حرام ماز چھُ تُہۍ ما چھُو تہِ اَتھ اٮ۪ڈ کَران گۄڈٕ ٲسِو وٕچھان کیٛاہ چیٖز دِمہٕ بہٕ کَسٹٕمَرَس ییٚمہِ حِساب تۄہہِ بہٕ کَرو تُہٕنٛدِس رٮ۪سٹورٮ۪نٛٹَس کَمپٕلین یہِ تھٲیِو وٕنۍ یہِ تھاوَو بہٕ ؤنِتھ تِکیٛازِکہِ نہ چھُو تُہۍ دِوان یہِ اَصٕل کیٛاہ چھِ وَنان اَتھ فوٗڈ یہِ چھِ آسان سڑیٛامُت یہِ تُہُنٛد غذا وۄنۍ ؤنۍتو مےٚ مےٚ کیٛاہ چھِ اَتھ یہِ یُس غذا چھِ اَتھ اوس مُشُک بَلایا اَکھ یِوان تُہۍ ؤنۍتو مےٚ اَتھ کیٛاہ کَرٕ بہٕ وۄنۍ یہِ چھِنہٕ کھٮ۪ن لایق تہٕ کِہیٖنۍ اَتھ کیٛاہ یہِ چھا ترٛٲیِتھ ژھٕنُن چھا مےٚ یہِ کینٛہہ یہِ ژھٕنَن بہٕ ترٛٲیِتھ تُہۍ دِیِو مےٚ پَنٕںۍ پونٛسہٕ واپَس مےٚ چھِ پیمٮ۪نٛٹ کٔرمٕژ تۄہہِ مےٚ کٔرِو رِفَںٛڈ یہِ بہٕ دِمو تۄہہِ بہٕ کَرو تۄہہِ وَٹزیپ ذٔریعہِ کَرو بہٕ تۄہہِ سٮ۪نٛڈ یہِ پَنُن اٮ۪کاوُنٛٹ نمبر یا کَرو بہٕ موبایل نمبر تُہۍ کٔرِو مےٚ یہِ پے واپَس یہِ چھِ تُہۍ سَڑیٛامُت تُہۍ کیٛاہ یہِ چھُ سڑیٛامُت ماز چھُوا کٕنان گۄڈٕ ٲسِو وٕچھان کیٛاہ کٕنو پَتہٕ ٲسِو گۄڈٕ ٲسِو وٕچھان کَسٹٕمَر کیٛاہ چھِ کیٛاہ کٕنو تمہِ حِساب ٲسِو پَتہٕ فوٗڈ تہِ دِوان تُہۍ چھُو کٕنان سڑیٛامُت مال تۄہے کَرو بہٕ کَمپٕلین تُہۍ تۄہہِ مہٕ گبرٲیِو کینٛہہ تۄہہِ کَرو بہٕ کَمپٕلین بیٚیہِ بوٗزِو یہِ ہہ یہِ تۄہہِ تُہۍ بہٕ کَرو تۄہہِ پَنُن اٮ۪کاوُںٛٹ نمبر سٮ۪نٛڈ یا کَرو بہٕ تۄہہِ پَنُن یہِ فون نمبر سٮ۪نٛڈ تُہۍ کٔرِو مےٚ واپَس پَنٕنۍ پونٛسہٕ ٹرٛانسفَر مےٚ چھُنہٕ تُہُنٛد سڑیٛامُت فوٗڈ ضوٚرَتھ کِہیٖنۍ یہِ چھُ اِتھَے پٲٹھی بہٕ دِمو تۄہہِ یہِ واپَس